السَلامُ علیکُم وَرحمَتُہ اللہِ وَبَرکاتُہ سَوال چھُ بہٕ چھَس سیٖرت تہٕ تُہۍ چھُ سَوال ووٚنمُت وٹ آر سم آف یوور فیورِٹ پلیسِز ٹُوٚ وِزت اینڈ وٹ ڈو یو لایک دیٚم اگر بہٕ یَتھ کٔشیٖرِ ہنٛز کَتھ کَرٕ کٔشیٖرِ ہنٛز سارے جایہِ چھِ وارِیاہ زیادٕ خُبصورت تہٕ یِم وارِیاہ یِم سارے جایہِ چھِ مےٚ بَڑٕ پسنٛد تہٕ یِم جایہِ مےٚ ساروٕیو کھۄتہٕ زیادٕ پسنٛد چھِ تِمن منٛز چھِ گلمرگ پہلگام تہٕ سۄنہٕ مرگ یِوان یِم ترٛےٚ جایہِ کیٛازِ چھِ مےٚ پسنٛد یِم ترٛےٚ جایہِ چھِ مےٚ امہِ پاپتھ پسنٛد کہِ یِمن جاین کُن وٕچتھ چھِ اِنسان سُنٛد روح تازٕ گَژھان ییٚلہِ ییٚتہِ وارِیاہ زیادٕ گرمی آسہِ پَتہٕ چھُ اِںسان گَژھان پہلگام کُن تَتیُک آب و ہوا چھُ بڑٕ خۄش کَران خۄشی یوت نہٕ کیٚنٛہہ بلکہِ چھِ تِم تَتیُک آب و ہوا أڈجن أڈجن منٛز رَگہٕ تازٕ کَران خون چھُ زن دورٕ لَگان کَرنہِ تہٕ یِتھَے پٲٹھۍ چھُ گُلمَرٕگ گُلمرگ چھِ اِنسان نٔیی نٔیی چیٖز وٕچھان گُر چھِ گُرۍ سوٲر چھِ اِنسان ہیٚکان کٔرِتھ بیٚیہِ چھِ کھسان اِنسان گنڈولا ہس تہِ تہٕ تَتہِ چھِ تِمو تھٔد تھٔد شینہٕ بال ہیٚکان وٕچتھ تہٕ ونٛدس منٛز چھُ گُلمرگُک بیٚیہِ خاص خوٗبصوٗرت اَکھ جاے بَنان یَتھ ہر طرفہٕ شیٖنٕے شیٖن چھِ آسان تہٕ پنٕنہِ بٕچی چھِسن بہٕ ہر ونٛدٕ اور نِوان تہٕ تَتہِ سِکیینگ کَرناوان بیٚیہِ چھِ اَتہِ اَکھ ونٛٹر میلا تہِ لَگان یَتھ منٛز یِمے اَیس گیمٕز چھِ گنٛدٕ گنٛدنہٕ یِوان جیسے اَیس سِکیٹنگ چھِ یِوان کَرنہٕ جیسے آ سِکِنگ چھِ یِوان کَرنہٕ تہٕ بیٚیہِ چھِ یِوان اَتھ پٮ۪ٹھ سُنو فایٹ وغیرہ تہٕ شُرۍ چھِ بَڑٕ ایٚنجاے کَران اَتھ موسمس منٛز واریاہ یِتھے پٲٹھۍ چھِ یِتھَے پٲٹھۍ چھِ بیٚیہِ اَکھ جاے یَتھ وَنان چھِ أسۍ کۄکر ناگ کۄکر ناگ تہِ چھُ مےٚ وارِیاہ پسنٛد کۄکر ناگ چھُ امہِ باپتھ پسنٛد تِکیٛازِ تَتِچ خوٗبصوٗرتی تہِ چھِ وارِیاہ زیادٕ اِنسانس دِل لُباوان یپٲرۍ کِنۍ چھِ شہرِ سرینگرس منٛز وارِیاہ جایہِ تِم یِم وارِیاہ خوٗبصوٗرت چھِ یَتھ منٛز ڈل لیک اَمیِچ سَوٲر چار چِناری گَژھُن اورٕچ سَوٲر یمن ہنٛز ناو ناون منٛز کھسُن وغیرہ یہِ تہِ چھُ وارِیاہ زیادٕ پسنٛد بیٚیہِ یُس مےٚ اَکھ جاے پسنٛد چھُ سُہ چھُ تَتھ چھِ وَنان بادم واری بادم واری چھُ امہِ کِنۍ پسنٛد کہِ اَتہِ چھِ آسان ہر ؤرۍ یہِ پھٔلمٕتۍ بادمن ہںٛز پھٕلے یُس وارِیاہ خوٗبصوٗرت تہِ دِل لُباوٕنۍ چھِ آسان یُس جِسم دِماغ دِل دِماغ تَر و تازٕ چھِ کَران اِنسانس تہٕ بیٚیہِ چھِ بیاکھ اَکھ جاے درگاہ یہِ تہِ چھُ مےٚ وارِیاہ پسنٛد یپٲرۍ کِنۍ چھُ یہِ مقدُم صٲبُن وغیرہ زِیاتہٕ یِم تہِ چھِ مےٚ وارٕ وارِیاہ پسنٛد اور گٔژتھ چھُ اِنسانس سُکوٗن یِوان تہِ اَمہِ سُکوٗن سان بیٚہتھ چھِ اَتہِ ہیٚکان اللہ تعالی سٕنٛز عبادت تہِ کٔرِتھ تہٕ روٗد وۄنۍ سَوال میانہِ بنڈٕ پوریُک میٲنس بنڈٕ پورِس منٛز چھِ کیٚنٛہہ یِم جایہِ یِم مےٚ بَڑٕ پسنٛد چھِ یَتھ منٛز یَتھ منٛز یَتھ منٛز بوٗٹھ چھِ یا یَتھ منٛز یِوان چھِ ٲٹھٕ ووٚت ٲٹھٕ وَتیُک آب اور چھِ بڑٕ ٹیورسٹہٕ سُپاٹ چھِ یہِ بَنیومُت تہٕ بیٚیہِ چھُ یہِ بَنیومُتن خوٗبصوٗت اَکھ آب چھِ وَسان امہِ مٔنٛزۍ نیو چھِ اَتھ بَنان بناونہٕ آمٕتۍ تہٕ یِم چھِ میانہِ فیورِٹ جاے باقٕے وَسَلام السَلام علیکُم وَرحمتُہ اللہ وَبَراکاتُہ